کٔشیٖرِ منٛز حظ چھِ فٔرسٹہٕ لنٛگویج ٲں کٲشِر زبانٕے یِوان یوٗز کرنہٕ اَتھ چھِ واریاہ ڈایلیٚکٹہٕ ڈایلیٚکٹہٕ چھِ مطلب اُوَرآل چھِ واریاہ ٲں لفظ چھِ تِم یِم زَن مُشتَرٕکۍ چھِ مگر کیٚنٛہہ لفظ چھِ یِم زَن ڈِفریٚنٛٹ ڈِفریٚنٛٹ چھِ یوٗز گژھان فار ایٚگزامپٕل ساوُتھ کَشمیٖرَس منٛز چھِ اَڑیٚن چیٖزَن اَکھ چیٖز وَنان ٲں تہٕ نارٕتھ کَشمیٖرَس منٛز چھِ بَدَل تہٕ سیٚنٹَر کَشمیٖرَس منٛز چھِ بَدَل یِم زَن پہٲڑی علاقہٕ چھِ تِمَن چھِ ڈایلیٚکٹہٕ تہِ ڈِفریٚنٛٹ تِمَن چھِ بیٚیہِ کیٛاہ چھِ وَنان گوجری بیٛاکھ اَکھ تھوڑا کَشمیٖری ڈِفریٚنٛٹ یِوان سۄ سۄ چھِ تِم یوٗز کَران البتہ نارٕتھ ساوُتھ تہٕ سیٚنٹرٛل کَشمیٖرَس منٛز چھِ اُوَرآل سیم ٲں کٔشیٖر زَبان مگر ڈایلیٚکٹہٕ چھِ ڈِفریٚنٛٹ بیٚیہِ یِہُنٛد زَن یہِ تھوڑا بہت وَنُن چھِ سُہ چھُ تھوڑا یہِ ٲں شُپیَنٕکۍ یا کۄلگامِکۍ تِم چھِ تھوڑا زیٖٹھ زیٹھراوان وٲرڑ تہٕ نارٕتھ کَشمیٖرٕکۍ چھِ تھوڑا شاٹ سیٚنٹرٛل کَشمیٖر چھِ تھوڑا ٹھیٖک یوٗز کَران تہٕ بیٚیہِ چھِ ٲں واریاہَن مطلب ٲں چیٖزَن چھِ الگ الگ ناو یِوان وَننہٕ بیٚیہِ کیٚنٛہہ کامہِ چھِ یِمَن زَن الگ الگ ناو چھُ وَننہٕ یِوان تہٕ تھوڑا مطلب نَوُن پرٛونَوُن چھِ تھوڑا ڈِفریٚنٛٹ گژھان اُوَرآل چھِ مطلب ٲں سَتَتھ پٔرسَنٛٹ چھِ کُنی مگر کیٚنٛہہ پٔرسَنٛٹ چھِ یِم زَن تھوڑا ڈایلیٚکٹہٕ چھِ نارٕتھ ٹُو ساوُتھ چینٛج گَژھان